أسۍ ہسا چھِ باغ اس لیے بناوان کہِ مطلب کٔشیٖرِ منٛز چھِ واریاہ سختی مطلب جابٕکۍ وابٕکۍ آسان ییٚتہِ چھُنہٕ مطلب سہل سہل جاب مِلان کینٛہہ اس لیے ہسا چھِ أسۍ مطلب ڈیٖل کران یِمن باغن سۭتۍ اَسہِ ہسا چھُ اَمہِ سۭتۍ واریاہ زیادٕ فٲیدٕ مِلان تہٕ بیٚیہِ چھِ اَسہِ مطلب یُس اَسہِ مطلب کھؠن چؠن وؠن چؠن سُہ ہسا چھِ أسۍ مطلب یِمٕے باغو منٛزٕے کَڑان مطلب دانہِ چھُ اَمہِ سۭتۍ یہِ چھِ اَسہِ بَتہٕ بَتہٕ آسان اَمیُک ضوٚرتھ مطلب ژوٗنٛٹھۍ ووٗنٛٹھۍ چھِ اَسہِ یہِ آسان اَمہِ سۭتۍ ہسا چھِ أسۍ مطلب پونٛسہٕ گژھان گَرَس منٛز گژھان پونٛسہٕ اِنویسٹ تہٕ پتہٕ ہسا چھِ أسۍ مطلب یِمے کران یِمے خرچاوان تہٕ پکناوان چھِ أسۍ مطلب پَنُن یہِ نفژ